اَسَلامُ علیکُم بہٕ حظ چھَس ڈِسٹِرٛک بانٛڈی پورہ پٮ۪ٹھ مےٚ چھُ ناو رُخسانہٕ کۄسچن حظ چھُ تُہُنٛد وَٹ آر سم آف یور سَجشَنٕز ٹُو اِمپروٗ ہٮ۪لٕتھ کِیَر اِن یور ایریا یُس حظ سون یہِ ڈِسٹرک بانٛڈی پورہ چھِ یُس حظ سون یہِ ڈِسٹِک بانٛڈی پورہچھِ اگر حظ أسۍ وَنو یَتھ کیٛاہ چھِ سَجشَنٕز کیٛاہ چھِ ییٚتہِ گژھِ اَصٕل ہٮ۪لٕتھ کِیَر ییٚتہِ یُس حظ ییٚتہِ چھِ گۄڈٕنیٚتھٕے چھِنہٕ ییٚتہِ فٮ۪سَلٹی تہِ نہٕ کِہیٖنۍ ہَسپَتالَن منٛز ہسپتالن وَؤنِو تُہۍ گۄڈٮ۪ن تہٕ اِمپروٗ کِتھ کٔنۍ گژھِ ہٮ۪لٕتھ کیر اِن یور ایریا اِمپرٛوٗ حظ وٕچھ حظ گۄڈٕنٮ۪تھ گژھِ ہر کانٛہہ فٮ۪سَلٹی آسٕنۍ سٲنِس یَتھ ہٮ۪لٕتھ کِیرَس منٛز ہَسپَتالَس منٛز ہَر کانٛہہ چاہے اٮ۪مَرجَنسی کیس یی یا تَپھ تۭر آسہِ کٲنٛسہِ آسہِ دنٛدَس دود کٲنٛسہِ آسہِ أچھَن دود کٲنٛسہِ آسہِ زَنٛگَن دود کٲنٛسہِ آسہِ کَمبرَس دود ہر کانٛہہ فٮ۪سَلٹیٖز گژھِ ایولیبل آسٕۍ ییٚتہِ ییٚلہِ حظ أسۍ پَرو ییٚلہِ أسۍ قدم تُلو یا یِم سٲنۍ لیٖڈَر چھِ برٛونٛہہ کُن ییٚلہِ تِم تُلن آواز تہٕ تیٚلہِ حظ گژھِ ییٚتہِ اَصٕل ہسپتال ییٚتہِ حظ یِنۍ تو أتی حظ یِنۍ ییٚتہِ چینٛجٕس بیٚیہِ حظ ڈاکٹر یِم حظ چھِ تِمَن حظ چھِ اَص تِمَن حظ چھِ یُن ٹایمَس پٮ۪ٹھ ڈیوٹی تِمَن حظ چھِنہٕ کَران لاپَروٲہی اَگر کانٛہہ پیٚشَنٛٹ چھُ ہَسپَتالَس منٛز تِمَن حظ چھِ تٔمِس نِش گژھُن تٔمِس نِش نظر دِنۍ خبر أمِس ما چھِ کینٛہہ پرٛابلِم خبر أمِس ما چھُ کیٚنٛہہ ضوٚرَتھ یا کانٛہہ لڈیٖز چھِ پرٮ۪گنِٹ آسے تٔمِس نِش حظ چھِ تٔمِس حظ چھِ تیٖژاہل لاپَروٲہی گژھان تٔمِس حظ چھِ ڈاکٹَر اِتھَے کٔنۍ کَرانان سٔرجٔری واریاہ کیس حظ آیہِ ییٚتہِ کَشمیٖرَس منٛز پَتہٕ حظ تٔمِس اِتھَے کٔنۍ گژھان آپریشَن گژھان فیل پَتہٕ حظ چھِ تٔمِس واریاہ زیادٕ پرابلِم گژھان یا یُس سَہ سون مٮ۪ڈِسَن چھِ سُہ حظ گژھِ مٮ۪لُن ہَسپَتالسٕے منٛز فری اَگر نہٕ حظ دِن ہاف حظ گژھن توتہِ دِنۍ ہاف رٮ۪ٹَس منٛز گژھن توتہِ دِنۍ یِم سُہ دَوا اہن حظ تہٕ بیٚیہِ کیٛاہ بیٚیہِ گَژھن مطلب اَصٕل پٲٹھۍ تھاوٕنۍ تَتہِ حظ گژھ صفٲیی آسٕنۍ یُتھ نہٕ یور کٲنٛسہِ کانٛہہ بٮ۪ٮمار ٹھیٖک تہٕ سُہ آسہِ تھوڑا بٮ۪ٮمار تورٕ یی سُہ اَصٕل پٲٹھۍ مٔرِتھ سُہ تہِ حظ گَژھِ نہٕ آسُن کِہیٖنۍ تہِ نن ہَسپَتالَن منٛز حظ گٔژھِ صفٲیی آسٕنۍ یا یِم ڈاکٹر حظ چھِ تِم حظ گژھن ٹایمَس پٮ۪ٹھ یِنۍ ٹایمَس پٮ۪ٹھ نیرٕنۍ یِمو سۭتۍ حظ گژھِ سون ہٮ۪لٕتھ کِیَر اِمپروٗ أسۍ حظ دِمو یِمَے سَجَشَن یا یِم اَسہِ ڈاکٹر چھِ تِم حظ گژھن ٹایِمَس پٮ۪ٹھ اصٕل پٲٹھۍ یِنۍ اَصٕل پٲٹھۍ نیرٕنۍ نایٹ حظ گژھن ڈیوٹی کَرٕنۍ تمن حظ چھِنہٕ نایٹ ترٛاوٕۍ نیٚدٕر کیٚنٛہہ اورٕ یی کانٛہہ پیٚشَنٹ تم ترٛاوٕنہِ نہٕ وَ حظ ؤنِو تُہۍ تُہۍ ؤنِو کیٚنٛہہ چیٖز یِم نیٖڈ یِمہٕ ضروٗرتھ چھِ ضروٗرت تہِ چھِ یِموٕے چیٖزَن ہٕنٛز زِ یِم ڈاکٹَر چھِ تم یِنۍ ٹایمَس پٮ۪ٹھ بیٚیہِ گٔژھِ سٲنِس ہَسپَتالَس منٛز اَصٕل فے بیٚیہِ گٔژھِ سٲنِس ہَسپَتالَن منٛز اَصٕل فٮ۪سَلٹی آسٕنۍ تٕمنٕے ہٕنٛز ضوٚرَتھ حظ چھِ أتی یی چینٛج سانٮ۪ن ہَسپَتالَن مَنٛز بیٚیہِ یُس میڈِسَن چھِ تمِچ تہِ حظ گژھِ فیسَلٹی آسٕنۍ تِژھِس کَتھا گَژھِ نہٕ گَژھٕنۍ نٮ۪برٕ کَنٮ۪س یُس پیشَنٹ آسہِ بٮ۪ڈَس پٮ۪ٹھ تہٕ نبرٕ کَنۍ آسُن دَوا دُکان بنٛد تمہِ سۭتۍ تہِ حظ چھِ واریاہ زیادٕ پرابلِم گَژھان پَتہٕ